نہ حظ وٕنیُک تانۍ چھُنہٕ مےٚ بَنومُت لَایِو ماڈَل یا کینٛہہ لایِف سؠٹ اَپ کہیٖنۍ لیکِن بہٕ کَرٕ واریاہ زیادٕ کوٗشِش زِ بہٕ چھس آینٛدٕ سونچان زِ بہٕ بَناو کانٛہہ لایِف سؠٹ اَپ تِکیازِ اَتھ تہِ چھُ واریاہ زیادٕ فٲیِدٕ مِلان وٕنیُک تانۍ چھُنہٕ مےٚ یِژھ تَجرُبہٕ روٗدمُت زِندگی منٛز کہیٖنۍ